اسلامُ علیکُم اَہَن حظ تُہۍ چھُو حظ ٹھیٖکھٕے ؤنۍ أسۍ چھِ أسۍ چھِ ہاسپِٹَل پٮ۪ٹھ کال کران پرزٕنٲیوٕ آ ؤنۍ تُہُنٛد صحت ؤنۍ کیِتھ چھُو تُہۍ اچھا ٹیبلِٹ چھُوٕ تُہۍ ٹایمَس پٮ۪ٹھٕے نِوان سِرَپ چھُو تۄہہِ کِنہٕ تۄہہِ مَکلیو سُہ کیٛازِ سُہ اوس اَسہِ دۄہ دۄہَن خٲطرٕ تھومُت اَدٕ حظ اَدٕ حظ تُہۍ یِیُو نا یور چَکاَپ کرنہِ تہٕ پتہٕ نِیُو تُہۍ سُہ کَنٛڈِشَن چھوٕ تۄہہِ ٹھیٖکھٕے مطلب تُہۍ چھُوا فیٖل کیُتھ چھُو تۄہہِ باسان کۭژاہ فرق گٔے نہ یہِ چھِ روزان یہِ چھِ ییٚلہِ أسۍ دوا چھِنہٕ کَنٹِنیوٗ کھیٚوان زیادٕ پتہٕ چھِ یہِ روزان یہِ چھِنہٕ کٔہٕنۍ کانٛہہ بوٚڈ میٚٹَر کیٚنہہ تُہۍ مٔہ ہیٚیُو غم أسۍ آسَو یٔتھۍ تُہۍ یِیُو چَک اَپ کرٕناونہِ یہِ چھِ ضُروٗری کیٛازِ چَک اَپ کَرٕناوُن چھِ ضُروٗری پتہٕ آ تَتھ تہِ یی پَگہٕے تُہۍ اَگر پگاہ یِیُو تُہۍ یِیُو تُہۍ نِیُو رِپورٹ تہٕ پگاہ تہِ تُہۍ کرٕنٲیُو چَک اَپ تہِ اَصٕل پٲٹھۍ آ رِپورٹ تہِ واتہِ صُبنٕے تہٕ بیٚیہِ ٲسیُو تۄہہِ کہتانۍ بُلَڈ ٹیشٹ تہِ اوسُو نا کوٚرمُت تۄہہِ تٔمیُک رِپورٹ تہِ یی شایَد پگاہ یی بہٕ کَرٕ ؤنۍ چیک سُتہِ یِیٖوٕ تۄہہِ پگاہ تہٕ تُہۍ اَگر یِیُو پگاہ تۄہہِ گژھنَو زٕ کامہِ یَکوَٹٕے یہِ گژھِ واریاہ اَصٕل اَدٕ حظ أسۍ مِلاوَو تُہۍ ڈاکٹَرَس سۭتۍ تہِ تہٕ بیٚیہِ ما چھُو کیٚنہہ وَنُن توہہِ اَدٕ حظ اَدٕ حظ اَدٕ حظ اَسلامُ علیکُم